سٲنِس علاقَس منٛز یُس ہاسپِٹَل چھُ مطلب یُس اَسہِ نزدیٖک ہاسپِٹَل چھُ سُہ چھُ پی ایچ سی مَٹن مگر تَتہِ چھنہٕ اَسہِ تیٖژاہ فَیسَلٹی ایوَیٚلیبٕل آسان کینٛہہ تیٚلہِ کہِ تَتہِ چھِنہٕ أسۍ ہؠکان یوٗ ایس جی ٹایمَس پؠٹھ کٔرِتھ کینٛہہ تَتہِ چھِنہٕ أسۍ ای سی جی گژھان ٹایمَس پؠٹھ کینٛہہ تَتہِ چھِنہٕ أسۍ باقٕے تھایِرَایِڑ ٹیسٹہٕ یا بدل کانٛہہ ٹیسٹہٕ چھِنہٕ تَتہِ ایوَیٚلیبٕل گژھان کینٛہہ تہٕ بیٚیہِ چھِنہٕ تَتہِ تِتھ کٲٹھۍ آسن ڈاکٹر مطلب ایوَیٚلیبٕل جیسے کہِ سٕپَیشلِسٹہٕ اگر أسۍ ہاٹَس آسہِ دوٗد تَتہِ آسہِ نہٕ ہاٹُک ڈاکٹَر ایوَیٚلیبٕل کینٛہہ اگر أسۍ بَدل کُنہِ آسہِ دوٗد تَتہِ چھُنہٕ آسان سُہ ڈاکٹر ایوَیٚلیبٕل کینٛہہ پَتہٕ چھِ أسۍ تَمہِ اگر مطلب کانٛہہ أسۍ چھِ کرَان پرٛیفَر کہِ أسۍ گژھَو ڈِسٹرَک ہاسپِٹَل اننت ناگ تَتہِ چھِ أسۍ سٕپیشَلٹی ڈاکٹر ہٕنٛز تَتہِ چھِ ہاٹُک ڈاکٹر الگ تَتہِ چھِ ڈاکٹر الگ تَتہِ چھِ یِمو ڈاکٹر الگ تَتہِ چھِ آسان اَسہِ ہر کُنہِ سپیشَلِسٹہٕ ہُنٛد ڈاکٹَر ایوَیٚلیبٕل تہٕ اَسہِ چھِ تَتہِ پرٛؠفَر أسۍ چھِ یَژھان ہاں أسۍ گَژھَو أسۍ گژھُو نہٕ مَٹَن ہاسپِٹَل کینٛہہ أسۍ گژھَو ڈِسٹرک ہاسپِٹلٕے ییٚتہِ أسۍ فیسَلٹی ایوَیٚلیبٕل چھِ آسان